اگر بہٕ پنٕنِس پرنس مُتعلِق تہٕ جابس مُتعلِق کتھ کرٕ اِنسانس چھُ پرنس سۭتۍ سۭتۍ اکھ جاب تہِ ضروٗری تِکیازِ اِنسان ہٮ۪کہِ تیٚلی اصٕل پٲٹھۍ پٔرِتھ ییٚلہِ اِنسانس یپٲرۍ کِنۍ جاب تہِ آسن اگر بہٕ پنٕنۍ کتھ کرٕ بہٕ چھَس جاب تہِ کران یپٲرۍ چھَس پران تہِ تِکیازِ ییٚلہِ أسۍ جاب کرو تیلی مِلن اسہِ پونسہٕ تیلی ہیکو أسۍ پنٕنِس پرنس پیٹھ سُہ یوٗز کٔرِتھ تِکیازِ تمہِ ورٲے چھُ نہٕ آزٕ اِنسانس کانٛہہ اوپشنٕے یٖتِس کالس نہٕ سُہ جاب کرِ تِکیازِ ڈِگری چھِ تھاوٕنۍ الگ اگرے صُبحن چھِ أسۍ ٲٹھِ بجہِ پیٹھ سُلی چھِ وۄتھان ستی بجہِ پرُن لاگُن سِٹاٹ ٲٹھن بجن تام ٲٹھِ بجہِ چھُ نٮ۪رُن سکوٗل اکہِ بجہِ تامٮ۪ن کالیج لیولہِ چھُ پٮ۪وان أکی بجہِ تام گژھُن یا بدل کانٛہہ اکہِ بجہِ پتھ کُنۍ چھِ کٲم کرٕنۍ ٲٹھن بجن تام سُہ چھُ گژھُن پنٕنِس إں سکوٗل اگرے فار ایگزامپل کانٛہہ سکوٗل چھُ توٚت چھُ اکہِ بجی تام گژھُن یا پنُن بِزنِس آسہِ کانٛہہ سُہ چھُ اکہِ بجی تام گژھُن پتہٕ چھُ تتہِ پیٹھ اُکُن جاب کرُن یا جابے اکہِ بجہِ تام کرُن ٹایم چھُ فِکٕس تھاوُن ٹایِم چھُ مینیج تھاوُن یِمن چیٖزن پیٹھ چھُ دیان تھاوُن تیلی ہیٚکو جاب تہٕ سِٹیڈی دۄنونی پکنٲوِتھ یا اِگنو تھرو چھُ ایڈمِشن پرایویٹ رٕجسٹریشن چھِ تھاوٕنۍ یپٲرۍ چھُ جاب کران پتہٕ ییٚلہِ کالجین چھُ پنُن ٹایِم یِوان تتھ ٹایِمس منٛز چھِ أسۍ آرام سان ہیکان پنُن پرِتھ